کینٛہہ جگہ یِم مےٚ پَسنٛد چھِ تَتھ منٛز چھِ گۄڈنٮ۪تھ یِمَن أہربَل مۄغل گاڈَن نِشاط شالمار پہلگام پہلگام چھِ واریاہ جایہِ گٕلیشَر چھِ تَتہِ بیٚیہِ چھِ واریاہ ٹوٗرِسٹ آسان تَتہِ تَتہِ چھِ واریاہ رَش آسان أہربَل تہِ چھُ واریاہ آسان ٹوٗرِسٹ تَتہِ چھِ فیمَس واٹر فال تَتھ چھِ نایجیریا فال تہِ وَنان بیٚیہِ چھِ مۄغل گاڈَن مۄغل گاڈَن چھُ پرٛون گاڈَن اَکھ سُہ چھُ مۄغلو بَنومُت تَتہِ چھِ واریاہ پرٛانہِ بونہِ ییٚتہِ ییٚتہِ دِل لَگان چھِ تمَن بونٮ۪ن کُن بیٚیہِ چھِ نِشاط شالمار نِشاط شالمار تہِ چھِ وا واریاہ اَصٕل تَتہِ چھِ فموار بال مُختلِف قٕسمَن ہٕنٛدۍ پوش أتھۍ لَرِ چھِ بیاکھ ٹوٗلِپ گاڈَن ٹوٗلِپ گاڈَن تہِ چھِ واریاہ ایشوُک ساروی کھۄتہٕ بوٚڑ گاڈَن یِوان ماننہٕ تَتھ منٛز چھِ مُختلف قٕسمَن ہٕنٛدۍ پوش یور چھِ واریاہَن مُلکَن ہٕنٛدۍ ٹوٗرِسٹ یِوان وٕچھنہِ مےٚ تہِ چھِ سۄ واریاہ یِم واریاہ جگہ یِم چھِ مےٚ واریاہ خۄش لَگان